ہیٚلو اسلامُ علیکُم یہِ گَرے چھُو حظ یہِ أمِس ؤنۍ زِ ممی دٔپۍزٮ۪س یہِ ییٚتہِ چھُ یہِ رِشتہٕ دار اَکھ گُذریوٚمُت ہُہُنٛد پۅپھِ ہُنٛد تٔمِس ؤنۍزِ جلدی جلدی وَسُن تور مگر یہِ جلدی ؤنۍزٮ۪س ہاں اَدٕ کیٛاہ اَدٕ کیٛاہ ٹھیٖک اَدٕ سا بیٚہہ